اَسَلامُ علیکُم اَسہِ حظ اوس گَژھُن فیملی اوس اَسہِ أکِس جایہِ گَژھُن چَکرَس تہٕ اتھ مَنٛز چھِ اَسہِ واریاہ بَچہِ تہِ چھِ گرٕکۍ بٲژ تہِ چھِ بیٚیہِ چھِ فرٛینٛڈ تہِ مےٚ حظ اوس کیب کَرٕنۍ بُک تتھ مَنٛز مےٚ وُچھُن تہٕ کٲتیٛاہ کِلو میٖٹر چھَم مَطلَب سَمان تِمہٕ تَمے مُتعلِق ہَسا کَرَو أسۍ یُس اَسہِ یہِ بُکِنٛگ گَژھِ تمے حِساب کَرو أسۍ سُہ بُک تہٕ تُہۍ ؤنِو سا تُہۍ ؤنِو حظ مےٚ کُنہِ جایہِ تیُتھ ٹرٛپاہ یتھ مَطلَب واریاہ اصٕل سیٖنری تہِ آسہِ موسَم تہِ آسہِ اصٕل تَمے حِسابہٕ ؤنِو تُہۍ مےٚ کانٛہہ کانٛہہ تہِ اصٕل پُلے ییٚتس ٹوٗرِسٹہٕ پُلیس آسہِ تہٕ اَسہِ اوس تتھ چَکرا کَرُن گَرچہِ فیملی یِم اَسہِ فرٛینٛڈس چھِ تِمَن سۭتی تہٕ تُہۍ ؤنو حظ مےٚ کانٛہہ سۄ تِژھ جاے یتھ مطلب کِلو میٖٹر کٲتیٛاہ أکِس کِلو میٖٹرَس مَنٛز کٲتیٛاہ کوتاہ تیل چھُ لَگان تہٕ بیٚیہِ کٲتیٛاہ کِلوٗ میٖٹر چھِ سۄ ٹرٛپ سۅ ٹرٛپ واتہِ اَسہِ تَمے حِسابہٕ دِمو بہٕ تۄہہِ پۅنٛسہٕ تکیٛازِ اَسہِ چھُ ضروٗری اکھ ٹرٛپ کَرُن اَسہِ چھُ چَکرَس گَژھُن ضروٗری گرِکیٚن با گرِکیٚن بَچَن تہٕ بیٚیہِ فیملی یۅس اَسہِ فیملی چھِ بیٚیہِ فرٛینٛڈس تِمَن سارنٕے چھُ اَسہِ گَژھُن اِسلیے چھَس بہٕ دَپان اکھ ٹرٛپ حظ چھُ مےٚ کَرُن تہٕ مےٚ چھِ اکھ کیب کَرٕنۍ بُک کیب اَکھ چھِ مےٚ بُک کَرٕنۍ کیب اَکھ چھِ مےٚ بُک کَرٕنۍ تہٕ مےٚ چھُ وُچھُن تتھ کوتاہ قیٖمتھ مَطلَب دۄہَس پیٚٹھ کٔژ دۄہ لَگَان تَتھ ٹرٛپ تہٕ تَمے حِساب چھُ مےٚ تَمے حِساب کَرو بہٕ تۄہہِ پۅنٛسہِ تہِ ٹرٛانسفَر اِسلیے چھَس بہٕ دَپان مےٚ کٔرِو تُہۍ وُچھِو تِم کٲتیٛاہ کِلو میٖٹر چھِ واتان تہٕ تَمے حِساب کَرٕ بہٕ پۅنٛسہٕ تہِ تۄہہِ ٹرٛانسفَر تکیٛازِ اَسہِ چھِ اَسہِ چھِ گۄڈنیٚتھٕے چھِ أسۍ فیملی سٲرٕے بیٚیہِ چھِ اَسہِ یِمے اَسہِ فرٛینٛڈس چھِ تہٕ تۄہہِ چھُو وُچھُن أکِس کِلو میٖٹرَس کوتاہ تیٖل چھُ دَزان تہٕ دَزان تَمے حِسابہٕ کَرو أسۍ کٲم تَمے حِسابہٕ کَرو أسۍ تۄہہِ فون تَمے حِسابہٕ وُچھو أسۍ پۅنٛسہٕ کوتاہ لَگَان تہٕ امے موٗجوٗب چھَس بہٕ اَکھ کیب بُک کَران تہٕ یتھ مَنٛز أسۍ گَرٕکۍ بٲژ سٲری واتو بیٚیہِ یِم اَسہِ فرٛینٛڈ چھِ تِم تہِ واتَن تہٕ بیٚیہِ بیٚیہِ چھُ یہِ ٹرٛپ وُچھُن اَسہِ تیُتھ یہِ گَژھِ واریاہ اصٕل آسُن أسۍ گٔژھۍ امہِ سۭتۍ ایٚنجاے کَرٕنۍ نہَ کہِ أسۍ گٔژھۍ بور گَژھٕنۍ یُس یہِ ٹرٛپ چھُ یہِ گَژھِ روزُن سانہِ خٲطرٕ واریاہ فٲیِدٕ مَنٛد تہٕ باقٕے پَتہٕ کرو أسۍ بیٚیہِ ساتہٕ بیٚیہِ آسٲنی سان تہِ یِم ٹرٛپ واریاہ لَٹہِ ہیٚکو أسۍ پَتہٕ بیٚیہِ کٔرِتھ پَتہٕ ہیٚکو أسۍ بیٚیہِ تہِ کٔرِتھ اِسلیے چھَسو بہٕ تۄہہِ وَنان تُہۍ وُچھِو أکِس کِلو میٖٹرَس کوتاہ تیٖل چھُ دَزان تَمے حِسابہٕ کَرَو أسۍ یہِ تَمے حِساب واتَن اَسہِ پۅنٛسہِ تہٕ کٲتیٛاہ کِلو میٖٹر چھِ تِم سمان تہٕ یوٚت اَسہِ ٹرٛپ چھُو تُہۍ کَرٕناوان تَمے حِسابہٕ وُچھو أسۍ کٲتیٛاہ کِلو میٖٹر چھِ تِم سَمان تہٕ پَتہٕ کَرو أسۍ کٲم تَمے حِساب چھِ أسۍ کرو أسۍ کٲم تَمے حِساب دِمو بہٕ تۄہہِ پۅنٛسہِ تہِ تہٕ اَسہِ تہِ یہِ أسۍ تہِ کَرو ایٚنجاے اتھ مَنٛز اتھ ٹرٛپَس مَنٛز اتھ ٹرٛپَس مَنٛز کَرو أسۍ تہِ ایٚنجاے تہٕ اَسہِ سانہِ خٲطرٕ تہِ روزِ یہِ فٲیدٕ مَنٛد سانہِ خٲطرٕ تہِ روزِ اَسہِ فٲیدٕ مَنٛد تَمہِ حِساب سانہِ خٲطرٕ تہِ روزِ فٲیدٕ مَنٛد تہٕ تُہۍ تہِ وُچھِو اتھ ٹرٛپَس کٲتیٛاہ پۅنٛسہٕ واتَن تہٕ بیٚیہِ کوتاہ تیٖل واتہِ اتھ مَنٛز تہٕ ییٚمہِ سۭتۍ سٲنٛۍ فیملی بیٚیہِ یِم مےٚ یِم سٲنٛۍ فرٛینٛڈ چھِ تِم کَرَن سٲری ایٚنجاے تہٕ بہٕ ہیٚکہٕ پَتہٕ ہیٚکہٕ بہٕ بیٚیہِ ساتہٕ بیٚیہِ تہِ بیٛاکھ فیملی ٹرٛپ کٔرِتھ مگر تُہۍ وُچھ زیٚو گۄڈٕ أکِس کِلو میٖٹرَس کوتاہ تیٖل چھُ دَزان تَمے حِساب واتَن اَسہِ پۅنٛسہٕ تہٕ أسۍ ہیٚکو ایٚنجاے کٔرِتھ اِسلیے چھَس بہٕ یہِ مَطلَب گُلمرگ چھُ واریاہ اصٕل پُلیس تہٕ تہٕ تۄہہِ چھُ وُچھُن تِم کٲتیٛاہ کِلو میٖٹر چھِ تَتہِ چھِ واریاہ اصٕل ماونٹین تَتہِ چھُ گَنٛڈولا تَتہِ چھُ شیٖن تَمے حِسابہٕ تُہۍ وُچھو گَنٛڈولاہَس تانۍ کوتاہ لَگہِ تہٕ کٲتیٛاہ پۅنٛسہٕ کِلو میٖٹَر چھِ تِم واتان تہٕ تَمے حِسابہٕ کرو بہٕ تۄہہِ پۅنٛسہٕ تہِ ٹرٛانسفَر تِکیٛازِ گَنٛڈولا یہِ گُلمرگ چھِ واریاہ اصٕل ٹوٗرِسٹ پُلیس تہٕ أسۍ بَچہِ تہِ چھِ بیٚیہِ چھِ گَرٕچ فیملی تہِ فرٛینٛڈ تہِ تِم تہِ کَرَن واریاہ ایٚنجاے